سٲنِس علاقعس منٛز چھِ واریاہ توہار یِوان مَناونہٕ یِمن منٛز مسلن وۄرسہٕ چھ آسان اَسہِ عیٖد چھ آسان اَسہِ عیٖد الفطر چھِ آسان اَسہِ عیٖد الاضحیٰ چھ آسان اسہِ بییٚہِ تہِ کیٚنٛہہ تہِ یِم تہِ چھ اَسہِ فیٚسٹول آسان منٛزٕ یِم تہوار آسان تِم چھِ أسۍ مناوان یہِ چھِ اَسہِ یہِ چھُ اسہِ پارٹ یہِ چھُ اَسہِ سکھ آسان یہِ وۄرسہٕ عیٖد چھےٚ اَسہِ سٲنِس مذہبس منٛز اکھ حِصہٕ آسان تِکیٚازِ اسلام اسہِ چھ سون مذہب چھُ اِسلام تَتھ منٛز چھِ عیٖد تہِ یِوان وۄرسہٕ تہِ یِوان عید الاضحی عید الفطر یِم چھِ یِوان تَتھ منٛز